آ مےٚ چھِ پٔرمٕژ کٲشِر بُک یَتھ منٛز مےٚ اَکھ کہانی پٔر کَچھوٕ تہٕ خَرگوش تَتھ منٛز چھِ تِمَن ریس لَگان کَچھوٕ تہٕ خرگوشَس کَچھوٕ چھُ پَکان آسان وارٕ وارٕ خرگوش چھُ پَکان تیز خرگوش چھُ نٮ۪صپہٕ کھۄتہٕ زیادٕ سَفر کٔڑِتھ کَڑان دَم دَپان کَچھوٕ واتہِ نہٕ مےٚ کیٚنٛہہ پَتہٕ خرگوشَس چھِ نِنٛدٕر پٮ۪وان کَچھوٕ چھِ گَژھان برٛونٛٹھ پَتہٕ چھِ کَچھوٕ خَرگوش بیٚیہِ پَکان گژھان کَچھوَس برٛونٛٹھ پَتہٕ چھِ سہٕ بیٚکِس جایہِ کَڑان دَم نٮ۪صپہٕ مَنزِل تَے کٔرِتھ چھُ وَنان سُہ واتہِ نہٕ سُہ مےٚ کیٚنٛہہ بہٕ ترٛاو بیٚیہِ آرام سُہ چھِ کَران آرام کَچھوٕ چھِ پَکان برٛونٛٹھ ٲخٕر کار چھُ کَچھوٕ زینان أتھی وَ اَمیُک مطلب چھُ سِلولی سِلو اینٛڈ سٕٹیڈی وِنٕز دَ ریس اِسلیے گَژھِ نہٕ اَسہِ بیٛاکھ پنٛنہِ کھۄتہٕ کَم سَمجُن کیٚنٛہہ اَمہِ کہانی اَسنوٚونَس بہٕ واریاہ بہٕ اوسُس دَپان گۄڈٕ خرگوش زینہِ مگر ٲخٕر کار زیوٗن اَتہِ کَچھوَن بہٕ گووُس حٲران مےٚ دوٚپ یہِ کیٛاہ گوٚو اَگر ہُہ اوس تیز پَکان یہِ کِتھ پٲٹھۍ زیوٗن أمۍ پَتہٕ أتی أمۍ کَہانی ہُنٛد مقصد اوس یی اَسہِ پَزِ اَسہِ پَزنہٕ سٲلِم پانَس ہی باسہِ باسٕنۍ اَسہِ گَژھِ نہٕ کَہَے کَہَے سَمجُن پنٛنِس کھۄت کَم دیٹ اِز اِٹ